پینٛٹِنٛگَن ہُنٛد چھُ مےٚ واریاہ شوق مےٚ چھُ بچپَن پٮ۪ٹھ پینٹِنٛگَن ہُنٛد واریاہ شوق روٗدمُت سُکولَس مَنٛز تہِ ٲسٕس بہٕ واریاہ اصٕل پینٹِنٛگِز بناوان کلاسَس ٲسٕس بہٕ ٹاپَر روزان پینٹِنٛگَن مَنٛز پینٛٹِنٛگ چھَس بہٕ آیڈیو بہٕ چھَس پنٛنہِ پَنٕنۍ آیڈیا کرٛییٹ کَران پینٹِنٛگزَن خٲطرٕ یہِ مےٚ دماغَس مَنٛز آیڈیا بَنہِ تہِ چھَس بہٕ پینٛٹِنٛگ ایز پینٛٹِنٛگ کِرییٹ کَران پَتہٕ چھَس بہٕ سُہ ایز پینٛٹِنٛگ بناوان دٔیِم چیٖز اگر نہٕ مےٚ آیڈیا بَنہِ بہٕ چھَس کُنہِ جایہِ گَژھان تَتہِ چھَس بہٕ وٕچھان نیچَر نیچَر چھُ مےٚ واریاہ پَسَنٛد نیچرَس وٕچھِتھ چھَس بہٕ پینٛٹِنٛگز بناوان نیچَر چھُ اکھ واریاہ اصٕل چیٖز آب چھَس بہٕ بناوان کُلۍ چھَس بہٕ بناوان پہاڑ وٕچھِتھ چھَس بہٕ واریاہ فیسِنیٹ گَژھان یِم چیٖز وٕچھِتھ چھَس بہٕ پَنٕنۍ پینٛٹِنٛگ کَمپلیٖٹ کَران اگر بہٕ کتھ کَرٕ مےٚ چھِ واریاہ زیادٕ پینٛٹِنٛگ بَنیمَژٕ پنٛنہِ آیڈیالجی پٮ۪ٹھ اگر نہٕ مےٚ تَتہِ تہِ مِلہِ آیڈیا پَتہٕ چھَس بہٕ گَژھان گیلریٖزَن مَنٛز تتہِ چھَس بہٕ آیڈیا رَٹان بناوان چھَس بہٕ پَنٕنۍ پینٛٹِنٛگ میوٗزیَمَن مَنٛز چھَس بہٕ گَژھان تَتہِ وٕچھان بناوان پینٛٹِنٛگ لایبرَریٖزَن مَنٛز چھَس بہٕ گَژھان بناوان پینٛٹِنٛگ اَکہِ دۄہ ٲسٕس بہٕ پہلگام گٔمٕژ تَتہِ وُچھ مےٚ سُہ مَنظَر آو مےٚ واریاہ پَسَنٛد تَتٮ۪ن اوس آب اوس فیملی اکھ ٲس بِہِتھ یہِ حظ یَپٲرۍ ٲسۍ پہاڑ کُلۍ سُہ بَنوٚو مےٚ تٔتھی ایز مَے پینٛٹِنٛگ وہ میں نے بنایا بنوٚو مےٚ سُہ پَنٕنۍ پینٛٹِنٛگ پینٛٹِنٛگ چھِ مےٚ واریاہ خۄش کَران بناوٕنۍ